ہیٚلو گُڈ مورنِگ بہٕ چھُس وٕنکیٚس جے پوٗر پؠٹھ اَکھ ہَتھ تٕرٛہ کِلوٗ میٖٹر أکِس رٲگِستانَس منٛز اَسہِ گوٚژھ چِکن تَنٛدوری چِلی کوستوٗری کباب چِکن ٹِکا رول پٔنیٖرٹِکا چِکَن لٔزیٖز تاباگوشت مَٹن روگَن جوش بیٚیہِ گٔژھ اَسہِ آیِس کرٛیٖم بیٚیہِ گوٚژھ مِنرَل واٹر کولڈ ڈرٛنٛک لیمَن اَیِس ٹی سُمال پاٹ بیٚیہِ ہاٹ چوکلیٹ مِلک اَسہِ چھُ اُمید یِم آسن تُہنٛدِس ریسٹورنٛٹَس پؠٹھ ایویلیبٕل تہٕ تُہۍ واتنٲیو یہِ یتھ لوکیشنہِ پؠٹھ یۄس زَن اکھ ہَتھ ترٕٛہ کِلوٗ میٖٹر جے پوٗر پؠٹھ چھِ تہٕ بیٚیہِ تھٲیِو کیک بیٚیہِ حلوا اَسہِ چھِ اُمید تُہۍ واتنٲیو برابر ٹایمَس پؠٹھ